یُس زن میون پروڈکٹ اوس سُہ اوس گۄڈنِکٮ۪ن دۄہن آرام سان چلان پرٮ۪تھ کانٛہہ یُس زن تمیُک فیوچر اوس تِمو دِیُتمُت سُہ اوس ٹھیک ٹھاک کٲم کران مگر ٹایم گُزارنہٕ سۭتۍ سۭتۍ گے یِمن پاٹن یتھ واریاہ خرٲبی تہٕ کینٛہہ پرابلِم چھِ تہِ یِم تِمو تورٕ چھِ اتھ تھامژٕ اۭن گۄڈنچی پرابلِم باسے مےٚ یُس زن یِمو چارجر چھُ اتھ دیٚتمُت اورٕ تہٕ سُہ چھُ گۄڈنکٮ۪ن دۄہن اوس سُہ آرام سان چارٕج کران تتھ اوس کم ٹایم لگان واریاہ چارٕج کرنس تہٕ تمہِ کِس چارجرس اوس چارجس اوس نیران واریاہ ٹایم تہٕ وۄنۍ چھُ آز ییٚلہِ بہٕ چارٕج چھُس کران تمہِ دۄہ اوسُس بہٕ اتھ کرن لگ بگ پانٛژھ تٲجی ہن منٛٹن فُل چارٕج اگرٕے مےٚ وُہ پٔرسنٹ بیٹری آسہِ ہا یہِ اوس پانٛژ تٲجی ہن منٛٹن منٛز اتھ ہتھ کران آز چھِ مےٚ اتھ برابر ڈاے گنٛٹہٕ لگان ہتھ پٔرسنٹ کرنس تِمنٕے وُہن پٔرسٹن پٮ۪ٹھ تہٕ بییٚہِ ہسا چھُ نہ اتھ پتہٕ اگرے مےٚ تِمن دۄہن آسہا پنژاہ پٔرسنٹ فون بہٕ اوسُس ہیٚکان آرام سان کنٹِنِو ترٛین گنٹن چلٲیتھ بییٚہِ تہِ اوس مےٚ آسان پنداہ پٔرسنٹ فون آز چھِ مےٚ اگرے ژت شیٹھ پٔرسنٛٹ تہِ مےٚ فون آسہِ مےٚ چھُنہٕ یہِ لگ بگ ڈۄڈس گنٹس تہِ چلنٕے تہٕ بیٖیٚہِ چھُ آسان یہِ گوٚمُت شٹ ڈاوُن اآ بییٚہِ باسیو مےٚ اتھ ساونڈ کالٹی گے اتھ گٹے اتھ تھوڑا گۄڈنِکٮ۪ن دۄہن ٲس اتھ واریاہ اصٕل ساونڈ کالٹی آ اۭن سُپیکر ٲس آرام سان کران کٲم مگر وۄنۍ اۭں وُنہِ گوٚو کمٕے وُنہِ گوٚو کمٕے ٹایم تہٕ یِمو لوگ تھوڑا لیگ ہیٚو کرُن یِمو منٛز چھنہ آواز نیران سیوٚد کینٛہہ تہٕ بییٚہِ یُس زن امیُک کیمرا چھُ گۄڈنِکٮ۪ن دۄہن ٲسۍ تِم آرا تِم ٲسۍ کٕلیر پکچر کیٚپچر کران تہٕ از چھِ تھوڑا تِم تھوڑا بُلر ہیٚو یِوان آمُت تِمن تہٕ زیادٕ اۭں بُلر تہِ چھُکھ نہٕ کینٛہہ تہٕ وۄنۍ گوٚو واریاہ فرق آیکھ تہٕ یہے چھِ مےٚ نِش نگیٹِو ایٚکسپیرینس امہِ پروڈکٹُک